یُس زَن تہِ کٔشیٖر چھِ ییٚتھ چھِ یِوان وَننہٕ پِروٲر اَمیٛک مطلب گوٚو ییٚتہِ چھِ واریاہ طبقٕکۍ لوٗکھ روزان سانہِ کٔشیٖرِ منٛز چھِ برٛونٛٹھ کالہِ پٮ۪ٹھٔے واریاہے طَبقَن ہنٛدۍ مثال ہنٛدوٗ دھرمٕکۍ لوٗکھ چھِ ییٚتہِ روزان مسلمان مذہب مانن وٲلِکۍ لوٗکھ چھِ ییٚتہِ روزان بودھ مذہب مانن وٲلۍ لوٗکھ چھِ ییٚتہِ روزان یا عیٖسٲے مذہب مانن وٲلۍ لوٗکھ چھِ ییٚتہِ روزان کیٚنٛہہ خاص جایہِ چھِ پرٛیٚتھ کٲنٛسہِ مذہب خٲطرٕ یِم زَن تہِ ییٚتہِ روزان چھِ مِثال اَکھ جاے چھِ ییٚتھ زَن تہِ وَنان چھِ اَمرناتھ یاترا یُس زَن تہِ بانٛڈی پورہ ڈِسٹرٛکَس مَنٛز واقع چھِ اَتھ بانٛڈی پورہ ڈِسٹِرٛکَس مَنٛز چھِ فی ؤریہِ واریاہ یَژھہٕ پَژھہِ سان لوٗکھ نیٚبرِمو مُلکو پٮ۪ٹھ یا نیٚبرِمو سِٹیٹو پٮ۪ٹھ یور یِوان تِم چھِ اَتہِ اَمہِ شِولِنٛگُک دَرشَن نِوان یہِ دَرشَن نِتھ کیٛاہ چھِ تِم کَران تِم چھِ اَکھ فیض کَران حٲصِل تِمَن چھِ اَکھ اُمیدٕچۍ کِرَن آسان زِ اگر أسۍ اَتہِ شِوولِنٛگَمُک دَرشَن کَرو سٲنۍ یِم زَن تہِ حاجت چھِ تِم ہسا گژھیٚن پوٗرٕ واریاہ دوٗرِ دوٗرِ پٮ۪ٹھ چھِ ٹیٛوٗرِسٹہٕ یِوان یِم کیٛاہ اَثر چھِ سانہِ کٔشیٖرِ پٮ۪ٹھ ترٛاوان گۄڈٕنیٚتھٕے چھُ ییٚتیٛک روزگار بَنان ییٚتِکۍ آٹوٗ ڈرٛایور یِم زَن تہِ آسان چھِ تِم چھِ یِمَن ٹیٛوٗرِسٹَن بَڑٕ احترام بَڑٕ قدرِ سان واتناوان اور یا یِم زَن تہِ ییٚتِکۍ گُرۍ وٲلۍ آسان چھِ یُس ایریا نہٕ گٲڑۍ ہیٚکہِ کَوَر کٔرِتھ کِہیٖنۍ تَتھ ایریا ہَس چھُ واتناوان یِمَن یِمے گُرۍ وٲلۍ گُرۍ سَوار واتناوان چھِکھ تَتھ اَمرناتھ شرٛاینہِ تَتھ گۄپھہِ منٛز ییٚتھ گۄپھہِ منٛز تہِ یِم یہِ دیٖدار حٲصِل کَران چھِ دوٚیِم کَتھ یِم زَن تہِ ییٚتہِ مٲلِکانِ ہوٹَل آسان چھِ تِمَن چھِ تِم چھِ یِمَن جاے دِوان روزنہٕ خٲطرٕ باقٕے سہوٗلیات تھاوان دٔستیاب ییٚتہِ کیٚن بَسہِ والیٚن ییٚتہِ کیٚن ریڈٕ والیٚن چھِ یِم ییٚتِکۍ چیٖز کٕنان ییٚتِکۍ چیٖز چھِ یِم یِمَن کٕنان تہٕ تِمَن تہِ چھِ لَگان کٔشیٖرِ ہنٛز دَستٕکٲری متعلق پاے کٔشیٖرِ منٛز کَم میٚوٕ نیران چھِ کٔشیٖرِ منٛز کَم ڈرٛاے فرٛوٗٹ نیران چھِ یِم چھِ یہِ تحفہٕ رٔنٛگۍ نِوان پَننیٚن شُریٚن یا پَننِس عَیالَس یا پَننیٚن خاصَن دوٚیِم اَکھ کَتھ چھِ یِتھٔے پٲٹھۍ چھِ بیٛاکھ اَکھ زِیارَت یَتھ زَن تہِ وَنان چھِ ماتا ویٚشنو دیوی زِیارَت یُس زَن تہِ جوٚمہِ کَٹرا ہَس منٛز واقع چھِ اَتھ چھِ ییٖژاہ اِنکَم یِوان اَتھ چھِ یٖژاہ اِنکَم یِوان زِ ییٚتہِ کِس گورمِنٹَس تہِ چھِنہٕ تیٖتۍ پوٚنٛسہٕ آسان کِہیٖنۍ ییٖژاہ زَن تہِ اَتھ اِنکَم یِوان چھِ یہِ چھِ ساروٕے کھۄتہٕ اکھ امیٖر تریٖن زیارَت ییٚتھ زِیارتَس فی ؤریہِ واریاہ رقم یِوان چھُ یِتھٔے پٲٹھۍ یِم زَن تہِ اَتِکۍ ٹیٛوٗرِسٹہٕ چھِ آسان اَمہِ سۭتۍ چھُ جوٚم نوٚن نیران جوٚم چھُ یِوان أمۍ سٕنٛدے ناوٕ سۭتۍ ماننہٕ ماتا ویشنو دیوی شرٛاین بورڈ یُس زَن تہِ چھُ اَتِچۍ صَفٲیی اَتہِ چھِ مۄہنی لٔگمٕتۍ صَفٲیی کَرنَس پٮ۪ٹھ تِمَن چھُ اَکھ روزگار میِلان یِم زَن تہٕ باقٕے اَتہِ گاڑِ وٲلۍ آسیٚن یا یِم زَن تہٕ لورِ کٕنَن وٲلۍ آسیٚن یِم زَن تہِ ڈکھوان ڈَکھوان چھِ یِم ٹیٛوٗرِسٹہٕ کھالان تَتھ گۄپھہِ منٛز یِتھٔے پٲٹھۍ چھِ تختِ سُلیمانی یا ٲں ٹیٚنتھہٕ گُروٗ یُس زَن تہِ گُروٗ ہرگوبِنٛد سِنٛگھ جی چھُ تٔمۍ تہِ چھُ پَنُن اَتہِ اَکھ کرٛشمہٕ تھومُت ییٚمہِ سۭتۍ زَن تہِ سِکھ بَرادٔری اور گَژھان چھِ یتھٔے پٲٹھۍ چھِ میلا کھیٖر بَوٲنی یۄس زَن تہِ ڈِسٹِرٛکٹ بانٛڈی پوراہسٕے مَنٛز لَگان چھِ اور تہِ چھِ لوٗکھ بَڑٕ یژھہِ پژھہِ سان گژھان تِم چھِ اَتہِ اَمیٛک فیض تُلان یِتھٔے پٲٹھۍ چھِ باقٕے زِیارتہٕ درگاہ چھِ جامع مسجِد چھِ ییٚتہِ زَن تہٕ مسلمان پَنٕنۍ عبادت کَران چھِ تہٕ عبادت حٲصِل کٔرِتھ چھِ یِم فیضیاب سَپدان تہٕ ییٚتہِ کیٚن ٹیٛوٗرِسٹہٕ تہِ چھِ نیٚبرِمو مُلکو پؠٹھ یِوان یِم زَن تہٕ اَمیِٚک آننٛد نِوان چھِ